زٔمیٖندٲری ہِنٛز اگر أسۍ کتھ کرو زٔمیٖندٲری گٔیے وۄںۍ سٲرٕے چینج برٛونٛٹھ مہِ زٔمیٖندٲری تہٕ أزچہِ زٔمیٖندٲری چھِ واریاہ زیادٕ فرق برٛونٛٹھ اگر زٔمیٖندٲری ٲسۍ کران تتھ ٲسۍ لگان لیبر تتھ ٲسۍ لگان موٚضوٗر سہٕ ٲسۍ آسان اگر زٔمیٖن آسیہِ ہا کھنٕنۍ سۄ ٲسۍ پیٚوان پانے داجو سۭتۍ کھنٕنۍ سۄ ٲسۍ پیٚوان پانے تتھ اوس پیٚوان پانے اگر تھل آسہِ ہا کرٕنۍ تھل تہِ ٲس پیٚوان پانے کرٕنۍ پتہٕ اگر دانہِ آسہِ ہا دانہِ تہِ اوس پیٚوان پانے لونُن پتہٕ اگر دانہِ آسہِ ہا چھۄمبُن سُہ تہِ اوس پیٚوان تتھ تہِ ٲسۍ لگان لیبر سُہ تہِ اوس پیٚوان پانے دانہِ تہِ چھۄمبُن تتھ ٲسۍ لگان خٲلی لیبرٕے یوت تتھ ٲسۍ پیٚوان سورُے پانے اتھٕ سۭتۍ کرُن سۄ ٲسۍ واریاہ زیادٕ سخ باسان سخ زٔمیٖندٲری اگر أسۍ ؤنکیٚنٕچ زٔمیٖندٲری وٕچھو ؤنکیٚنٕچ چھِنہٕ زٔمیٖندٲری وٕچھو ؤنکیٚن چھےٚ اتھ واریاہ زیادٕ چینج ٲمٕژ ؤنکیٚنس چھِ اگر اسہِ زٔمیٖن آسہِ وایِنۍ تتھ چھُ اسہِ ٹرٛیکٹر لگان اگر اسہِ تھل آسہِ کرٕنۍ تتھ تہِ چھِ أسۍ مشیٖن لاگان اگر اسہِ دانہِ آسہِ لونُن تتھ تہِ چھِ أسۍ مشیٖن لاگان اگر اسہِ دانہِ آسہِ چھۄمبُن تتھ تہِ چھِ أسۍ ؤنکیٚس مشیٖن ؤنکیٚن چھُ اسہِ سٲرٕے زٔمیٖندٲری چینج گٔمٕژ ؤنکیٚن چھُ سٲرٕے زٔمیٖندٲری مشیٖن نٔری پٮ۪ٹھ چلان اتھ چھُ ؤنکیٚن واریاہ زیادٕ فرق ؤنکیٚن چھِ سٲرسٕے زٔمیٖندٲری مشیٖن لگان اگر أسۍ کتھ کرو ؤنکیٚن ژوٗنٹھٮ۪ن ہنٛز ژوٗنٛٹھٮ۪ن تہِ چھُ ؤنکیٚن ؤنکیٚس چھِ لاگان ؤنکیٚس چھُ آسان گریڈنٛگ مشیٖن گریڈ آسہِ تِمن کرٕنۍ ؤنکیٚس چھِ گریڈنٛگ مشیٖن لاگان اگر اسہِ پیکنٛگ آسہِ کرٕنۍ ؤنکیٚس چھُ تتھ پیکنٛگ میٖشن تہِ اوڑٕے یِوان ؤنکیٚن چہِ زٔمیٖندٲری چھِ برٛونٛٹھ مہِ زٔمیٖندٲری چھِ یہٕے فرق ؤنکیٚن چھِ مشیٖن سۭتۍ سٲرٕے کٲم کرنہٕ یِوان برٛونٛٹھ ٲسۍ نہٕ یہن کران کینٛہہ برٛونٹھ ٲسۍ پیٚوان سٲرٕے کٲم اتھ سۭتۍ کرٕنۍ